مےٚ چھُ پانَس علاوٕ اکھ بوے یُس مےٚ نِش واریاہ زیادٕ ڈِفرنٹ مُختٔلف چھِ تٔمِس منٛز تہٕ مےٚ منٛز چھِ زٔمیٖن آسمان فرق تٔمِس چھِ کِرکٹ پَسند مَگر مےٚ چھُنہٕ پَسند کِہیٖنۍ سُہ چھُ پَرنَس منٛز واریاہ زیادٕ اَصٕل مےٚ چھِ کُکِنگ خۄش کران مَگر تٔمِس چھنہٕ کُکِنگ خۄش کران کِہیٖنۍ سُہ تٔمِس چھِ ساروی کھۄتہٕ زیادٕ گیمو منٛز خۄش کران کِرکٹ گِندُن ییٚلہِ تہِ سُہ سکوٗل پٮ۪ٹھ چھُ یِوان سُہ چھُ دۄن أکِس گٲنٹن کِرکٹ گِندان مَگر مےٚ چھُنہٕ کِرکٹ پَسند کِہیٖنۍ سُہ چھُ پَرنَس منٛز واریاہ زیادٕ اَصٕل بیٚیہِ چھِ تٔمِس اکھ کالٹی زِ اَگر اَسہِ ماموٗلی کُنہِ ساتہٕ گرَس منٛز کانہہ چیٖز خراب گژھِ کیٚنہہ تہِ اٮ۪لیکٹرانِک چیٖز خراب گژھِ تٔمِس چھِ تَگان سُہ شیرُن تہٕ سُہ چھُ تَتھ شیٚہران یہِ تہِ چھِ تٔمۍ سٕنز اکھ ہابی بَنے مٕژ تٔمِس منٛز تہٕ مےٚ منٛز چھِ واریاہ زیادٕ فرق تٔمِس چھِ سٕوِمنگ پَسند مَگر مےٚ چھنہٕ سٕوِمنگ پَسند کِہیٖنۍ